اَگَر أسۍ کتھ کَرو کَشمیٖری لَنٛگویج ہٕنٛز تہٕ اِتھ پٲٹھۍ زَن کینٛہہ میٖڈیا چنلہٕ چھِ واریاہ میٖڈیا چَنلہٕ چھِ سارنٕے ہُنٛد ناو چھُنہٕ مےٚ پَتہ کینٛہہ واریاہ میٖڈیا چَنلہٕ چھِ یِم زَن کٲشٕر پٲٹھۍ چھِ خَبَر وَنان نِوٕز وَنان یِمَن مَنٛز زَن ڈی ڈی کٲشٕر چھِ جے کے نِوٕز چھِ گُلِستان نِوٕز چھِ بیٚیہِ تہِ چھِ واریاہ یُہُنٛد ناو چھُنہٕ مےٚ پاے کینٛہہ یِم چھِ کٲشٕر پٲٹھۍ نِوٕز ڈیلور کَران یا کینٛہہ چھُ سوشَل میٖڈیاہَس پیٹھ یا کینٛہہ پیجس یا کینٛہہ جرنَلسٹس یِم کٲشٕر پٲٹھۍ یہِ نِوٕز چھِ کَران ڈیلوَر یا یِمَن مَنٛز مےٚ ناو اکھ چھ پَتہ رِفَت عبدُاللہ سُہ چھُ کٲشٕر پٲٹھۍ نِوٕز کَران ڈیلوَر اَگَر أسۍ وٕچھو کُنہِ حَدَس تامَتھ تہٕ کٲشٕر پٲٹھۍ چھِ نِوٕز کٲشٕر لینٛگویج مَنٛز چھِ نِوٕز ڈیلوَر گَژھان تہٕ روٗز کَتھ ایٚجُکیشَن سِسٹَمَس مَنٛز اَگَر وٕچھو أسۍ یِم زَن باقٕے سکوٗل چھِ مَطلَب سرینگر سٹی مَنٛز یا بیٚیہِ آ تتھ آس پاس عَلاقَن مَنٛز سکوٗل چھِ تَتہِ چھِ وَنۍ موسلی اِنٛگلِش میٖڈیم سکوٗل یہِ تَتہِ چھِ نہٕ نہَ کَشمیٖری پَرناوان نہَ چھ تَتہِ کَشمیٖری پٲٹھۍ کتھ کَران تِکیازِ یہِ چھِ شیم اَسہِ پیٹھ کٲشٕر پٲ کَتھ کَرٕنۍ چھُ اَسہِ باسان شاید بے عزتی مگر یہِ چھَنہٕ بے عزتی کینٛہہ یہِ چھِ فخرٕچ کتھ کہِ یہِ چھِ سٲنٛۍ مَدَر لینٛگویج یہِ بَچاوون أسۍ اَگَر أسۍ وٕچھو سرینَگر سکوٗلَن مَنٛز موسلی مےٚ تہِ چھُ سرینَگر سکوٗلسٕے مَنٛز پوٚرمُت تہٕ تَتہِ ٲسۍ نہٕ اَسہِ کَشمیٖری یوٗز دِوان تِتھ پٲٹھۍ کَرنہٕ اَگَر أسۍ کَرہَو تہِ ٹیٖچَر ٲسۍ سٹرکٹ تِم ٲسۍ دَپان کٲشُر چھُ نہٕ کَرُن کینٛہہ تِکیازِ اِنٹَرنیشنَل سکوٗل یا اِنٹَرنیشنَل برانٛچ چھِ سکوٗلَن مَنٛز تِم ٲسۍ دَپان یِتھ پٲٹھۍ گَژھِ سٲنٛۍ ریٚپٹیشَن ڈاوُن مگر تِمَن اوس نہٕ یہِ باسان کیوٗنکہِ اگر أسۍ پَنٕنۍ مَدَر لینٛگویج کَرہون ریسٹرکٹ سکوٗلَس مَنٛز سۄ گٔے سانہِ خٲطرٕ شیم نہَ کہِ کَشمیٖری یوٗز کَرُن بہرحال تِمَن ہٕنٛز آیڈیالجی تہُنٛد سونٛچ تِمَن ہیٚکو نہٕ أسۍ ؤنِتھ کِہیٖنۍ تہٕ مےٚ روٗز کتھ وۄنۍ گامَن ہٕنٛز اَگَر أسۍ گامَن ہٕنٛز کتھ کَرو گامَن مَنٛز چھِ سکوٗلَن مَنٛز وٕنہِ واریاہ گورمیٚنٹ سکوٗل پرایویٹَن سکوٗلَن ہٕنٛز چھَ نہٕ مےٚ پاے کینٛہہ گورمیٚنٹ سکوٗلَن مَنٛز چھ واریاہ اصل پٲٹھۍ کَشمیٖری لَنگویج پیٹھ کٲم یِوان کَرنہٕ کَشمیٖری لَنگویج یِوان پَرناونہٕ کَشمیٖری پٲٹھۍ چھُ یِوان سٹوڈَنٹ ٹیٖچَر اِنٹریٚکشَن کَرنہٕ یا پیرنٹ ٹیٖچَر میٖٹِنٛگ چھِ کَشمیٖری پٲٹھۍ چھِ اِنٹریٚکشَن گَژھان تِکیازِ اگر أسۍ وٕچھو واریاہ چھِ تِتھ تہِ کٲنٛسہِ بَچہِ سُنٛد فادَر ییٚمس نہٕ اِنٛگلِش اردوٗ تَگان آسہِ کینٛہہ سُہ کَری ٹیٖچرَس سۭتۍ کَشمیری پٲٹھۍ اِنٹریکٹ یُس مےٚ باسان چھُ سُہ چھُ اکھ اصل چیٖز گۄڈنیٚتھٕے اکھ چھِ یہِ سارنٕے سٲنٛۍ رِجنَل لَنٛگویج بیسِک مَدَر لَنٛگویج چھِ یہِ بیٚیہِ چھ سَمجِنۍ تہِ یہِ آسان ایٚز کَمپیٲڑ ٹُو اِنٛگلِش اَگَر أسۍ وٕچھو تہٕ میانہِ حِساب چھُ ایٚجُکیشَن سِشٹَمَس مَنٛز گَژھِ یہِ ہر کُنہِ جایہِ لاگوٗ گَژھُن کہِ کَشمیٖری گَژھِ یوٗز یُن کَرنہٕ اَلبتہ گورمیٚنٹ سکوٗل چھ پروپَرلی فَنٛگشَن کَران تِم چھِ کَشمیٖری پَرناوان کَشمیٖری کَران یُس زَن اکھ اصل واریاہ اصل کتھ چھِ سانہِ سَماجہِ خٲطرٕ